سٲنِس ایرِیا ہَس منٛز چھُ أکِس چھِ پُلوامہِ چھِ سٲنِس ایرِیا ہَس منٛز چھُ یہِ تہٕ چھِ کِرٛکَٹ گِنٛدنہٕ خٲطرٕ اَکھ سینٹَرا اَکھ تَتھ چھِ ونان کہِ پُلوامہ کِرکَٹ کیٛاتھانۍ چھِ تتھ یُتھُے ہیوٗ چھُ نہ ناو چھُنہٕ مےٚ پوٗرٕ معلوٗم تِمیُٚک کینٛہہ مگر تَتہِ چھِ یِم سٲنۍ یِم سانہِ گامٕکۍ یِم سٲری اورٕ اَندٕکۍ بیٚیہِ کینٛہہ گژھان تور کِرٛکَٹ ہیٚچھنہِ تَتہِ چھِ تِم پٕلیر آسان یِوان تَتہِ چھِ یِم مُلٲزِم چھِ آسان یِم چھِ آسان گیُٚنٛدمُت کِرٛکَٹ تِمَے چھِ آسان ہیٚچھناوان یِمَن کِرٛکَٹ تَتہِ چھِ تیٚمہِ آیُک سامان تہِ مہیا یِوان کَرنہٕ بیٚیہِ چھِ

بیٚیہِ چھِ سانہِ گامہٕ منٛز چھِ واریاہ لٔڑکہٕ گژھان مطلب میون چھِ سَیگام تَتِکۍ لٔڑکہٕ اَکھ زٕ چھِ مثلاً ابوٗزَر چھِ گژھان یا بیٚیہِ لٔڑکہٕ زٕ ترٛےٚ تِم چھِ گژھان کِرٛکَٹ ہیٚچھنہِ اوٗرۍ سینٹَرس پٮ۪ٹھ